سٲنِس ایرِیاہس منٛز چھُ رِوَر اکھ یَتھ زَن ناو چھُ جہلِم أسۍ چھِ پنُن زٔمیٖن تہٕ باغ تمکہِ آبہٕ سۭتۍ اِرِگَیٹ کَران تَمِیُک آب چھُ واریاہَن سٕمَال سِکَیل اِنٛڈَسٹری یَن منٛز تہِ یوٗز یِوان کرنہٕ سُہ آب چھِ أسۍ گرِکؠن واریاہَن کامؠن منٛز تہِ اِستعمال کران